ریڈیو ہَسا چھِ اَسہِ بَڑٕ اکھ ذٔریعہٕ اکھ نِوزِ ہُند یُس ہسا ترٛوہ فرؤری چھُ اَمیُک دۄہ یِوان مناونہٕ ریڈیو بوزُن چھُ واریاہ پسنٛد اَسہِ اتھ پؠٹھ ٲسۍ کیمنٹری آسان وِنیٖت گرٕک اوس ونان کیمٹری یتھ پؠٹھ پریم کُمار اوس اِنگلِش پٲٹھۍ ونان تمہِ تمہِ کیمٹری سۭتۍ ہسا کوٚر اَسہِ کٲم واریاہ چیٖز ہسا گٔے أسۍ پانس منٛز ڈیولپ امہِ سۭتۍ ہسا ہیوٚچھ اَسہِ باقٕے باقٕے چیٖز تہِ تہٕ ریڈیو بوزُن چھِ أسۍ واریاہ پسنٛد اتھ منٛز ہسا چھِ واریاہ پروگرام چھُ آسان ریڈیوس پؠٹھ سنڈے ہسا اوس اکھ سپیشل پروگرام یِوان سری نگرٕ پؠٹھ ٹیلیکاسٹ کران کرُن کرنہٕ یِوان تتھ پروگرامس ٲسۍ ونان دڑکن تتھ منٛز ٲسۍ واریاہ سوالات ٲسۍ یِوان وننہٕ تتھ منٛز یُس ہسا تِم سوالاتن ہُنٛد اَصل جواب دِہا تٔمِس ہسا ٲسۍ اینام دِوان باقٕے چیٖز تہِ ٲسۍ بیٚیہِ ہسا ییٚلہِ ؤری باد مۄکلان اوس ؤری اوس باد مۄکلان ؤری باد اوس اکھ پروگرام آسن تتھ اوس ونان مطلب لڑی شاہ لڑی شاہ اوس ونان اتھ پؠٹھ واریاہ خبرٕ مزایا اوس ونان تہٕ تمہِ سۭتۍ ہسا ٲسۍ اینٹرٹین کران لُکھ باقٕے لُکھ تہِ